ڈرٛنیج سِسٹَم یُس سانہِ گامُک چھُ سُہ چھُ میٛانٮ۪ن نظرَن منٛز چھِ سُہ اَصٕل تِکیٛازِ یِم یِم سٲنۍ گامٕکۍ لُکھ چھِ تِم چھِ لوکَل لٮ۪ولہِ پٮ۪ٹھ جمع گژھان تہٕ پَتہٕ اِتھَے پٲٹھۍ زٕ ترٛےٚ دۄہ دِوان أتھۍ پوٗرٕ گامٕچ یۄس ڈرٛنیج چھےٚ سۄ صاف کَرنَس منٛز تِکیٛازِ سٲنِس گامَس منٛز چھُ تقریٖباً نَمَتھ نَمَتھ پٔرسَنٛٹ لُکھ چھِ یِم چھِ تِم چھِ زٔمیٖندٲری سۭتۍ وابسطہٕ تہٕ اَمہِ خٲطرٕ چھِ ڈرٛنیج سِسٹَم چھُ تَتھ چھِ تِم پانَے واتان لوکل لٮ۪ولہِ پٮ۪ٹھ نیران صاف تھاوان آب تہِ چھِ کَنٹِنیوٗ آسان تہٕ